یم اتھہٕ سۭتۍ چھ پلو بناوان یا یم میشین سۭتۍ چھ پلو بناوان تمو منٛز چھ آسان یم اتھہٕ سۭتۍ چھ پلو بناوان تمے چھ آسان اصٕل یم میشینو سۭتۍ چھ بناوان تم چھنہٕ آسان اصٕل کہینۍ یتھ کٔنۍ زن وُچھان چھ اس زِ ووٗل اگر وُولن سیوٹر أسۍ اتھہٕ سۭتۍ چھ بناوان سُہ چھ آسان واریاہ زیادٕ اصٕل یۄس سۄے سویٹر چھ یوان مشین سۭتۍ بناونہٕ سۄ چھنہٕ آسان اصٕل کہینۍ تہِ نہٕ توے چھِ ونہِ چھ لُکھ کران پسنٛد یمے ہینٛڈ میڈ مطلب یم اتھہٕ سۭتۍ بناوو یمے پلو کران پسنٛد تِکیازِ یم چھ آسن اصٕل تہِ بیٚیہِ چھ آسان پانہِ بناومُت یم فیکٹیرزن یا میشینو سۭتۍ چھ آسان آمٕتۍ بناونہِ تمن چھِ آسان سُہ پتہِ سُہ کَپُر تہِ گوٚمُت خبر کیُتھ آسان گوٚمت سُہ چھنہِ آسان اصٕل کہینۍ تہِ نہِ تہٕ یُس اتھہٕ سۭتۍ چھ بناوان سُہ چھ کران لُکھ واریاہ زیادٕ پسنٛد یا کانٛہہ چھ کرناوان کٲم کُنہِ کپرس پٮ۪ٹھ اتھہٕ سۭتۍ یا میشین سۭتۍ تتتھس چھ یُس اتھہٕ سۭتۍ چھ آسان کٲم کٔرتھ سۄے چھ آسان زیادٕ پسنٛد یۄس میشین سۭتۍ چھ یوان سۄ کٲم کرنہٕ سۄ چھنہٕ آسان اصٕل تنہِ کہینۍ توے چھ کران لوکھ زیادٕ پسنٛد یہے سۄ چھ آسان شُوبان تہِ اصٕل یا تم پلو چھ آسان اصٕل شوبان یم اتھہٕ سۭتۍ چھ بناوان یم میشینو سۭتۍ چھ بناوان تم چھنہِ آسان تتتھ شوبان کیٚنٛہہ یتھۍ ہُم چھ آسان شوبان یم اتھہٕ سۭتۍ چھ بناوان